اۭں انڈیا ہس منٛز چھِ از کَل زیادٕ زیادٕ نوُے نوُے فیشن گژھان پلو آے چینج گژھنہٕ گۄڈ ٲسۍ لاگان سمپٕل فراک سوٗٹ تہٕ مگر اَز چھُنہِ تہِ کینٛہہ اَز چھِ ژھٔٹۍ ژھٔٹۍ پلو ژھوٚٹ ژھوٚٹ شاٹہٕ لاگان کورٕ چلو بہٕ کرٕ کورٮ۪ن ہٕنٛز کتھ بہٕ کرٕ نہٕ لٔڑکن ہِنٛز کِتھ اَسہٕ چھُنہٕ لٔڑکن سۭتۍ کِہینۍ مےٚ بہٕ کرٕ کورٮ۪ن ہنٛز کتھ تہٕ وۄنۍ چھُ کیاہ چھِ اتھ وَنان تہٕ کیاہ چھِ اتھ وَنان از چھِ لگاوان پیٚنٹ شٲٹۍ یا پیٚنٹ شٲٹۍ چھِ لاگان تہٕ پیٚنٹ چھِ لاگان سُہ تہِ چھِ لاگان ژھیٚنمُت ژھوٚٹ پیٚنٹ تہٕ ییٚتہِ چھِ ییٚتہِ اپنووُکھ زیادٕ وۄنۍ اِنڈیا ہس منٛز ویسٹٲرٕنۍ کلچر اپنووُکھ مطلب گۄڈٕ ٲسۍ تھَوان پردٕ اَصٕل پٲٹھۍ باضٲبطہٕ پٲٹھۍ کورٕ مگر وۄنۍ چھنہٕ تِم پردٕ تھوان کِہیٖنۍ تہٕ ییٚتہٕ گوٚو واریاہ زیادٕ ویسٲٹرٕنۍ کلچر ایپلاَے ییٚمہِ سۭتۍ مطلب سون معاشرٕ گوٚو اکہِ حِساب خراب تہٕ ییٚتہِ لوٚگ زیادٕ زیادٕ فیشن کرُن تہِ لٔڑکس تہٕ کورِ منٛز چھنہٕ از فرقٕے ہیٚکان کٔرِتھ یہِ لٔڈِکس چھِ آسان تہِ چھِ آسان کورِ تہِ لٲگِتھ ونٛکیٚن تہٕ بہٕ چھس وَنان کہِ کورِ پزِ سِمپٕل فراک سوٗٹ لاگُن بیٚیہِ پردٕ تھاوُن سۄ چھِ اَکھ ٲکِس کورِ ہٕنٛز اَکھ اَصٕل پہچان تِم اَسہِ چھُ ویسٹٲرٕنۍ کلچر تِم یہِ کرن تہِ کرن تِمِن چھُ تہِ پانس مگر اسہِ چھُ پانس انڈیا ہس پزِ پنُن کلچر اپناوُن فراک سوٗٹ چھُ انڈیا ہس منٛز بیٚسٹ پنُن کلچر یِم پز یۄہے اپناوُن تہٕ بیٚیہِ پزیٚکھ پردٕ تھاوُن